ییٚتہِ ہَسا چھُ آسَان شُگَر پیشَنٛٹَس شُگَر پیشَنَس ہَسا چھُ پیٚوان دِنۍ تٔمِس ہَسا چھُ پیٚوان بَڑٕ ماز بنٛد کَرُن کۄکُر کَرُن بنٛد شُگَر پیشَنٛٹَس چھُ بٲدی آسان بنٛد کَرُن تٔمِس چھِ أسۍ کریل دِوان تٔمِس چھِ أسۍ یہِ تمِس ہسا چھِ أسۍ کھَنٛڈ چیٖز کران بنٛد لیٚپٹَن چاے کھَنٛڈ ژوٚٹ یہِ ہسا چھِ أسۍ بنٛد کران شُگر پیشَنٹَس ہسا چھِ أسۍ نُن چاے دِوَن تٔمِس ہسا چھُ پؠوان نُن چاے چین کھنٛڈ چاے ہسا چھُ تٔمِس پؠوان بنٛد کَرٕنۍ شُگر پینٹ پیشَنٹَس ہسا چھُ دِوان پؠوان دِیُن کریل شُگر پیشنٹ ہسا چھُ أمِس ہَسا چھُ آسان کَرُن بَڑٕ ماز تہِ بنٛد کۄکُر تہِ بَنٛد ژامَن تہِ بنٛد ٹماٹر چھِ أمِس بنٛد آسان کَرٕنۍ رازما دالہٕ چھِ أمِس بنٛد آسان کَرٕنۍ ٲلٕو چھَس آسان بنٛد کَرٕنۍ ٹھوٗل چھِ أمِس آسان دِنۍ کِہیٖنۍ أمِس چھُ آسَان دیُن یہِ کٹہٕ ماز چھُس آسَان دیُن بیٚیہِ چھِ أمِس آسَان یہِ رزما دال بنٛد کَرٕنۍ أمِس ہسا چھُ آسان دِنۍ اَلہٕ أمِس ہسا چھُ آسان دِیُن شُگر پیشَنٹَس ہاکھ أمِس ہسا چھُ آسان دِنۍ یِم سرٕد سَرٕد چیٖز أمِس ہَسا چھِ اَصٕل اَصٕل چیٖز آسَان دِنۍ شُگَر پیشَنٛٹَس چھَ نہٕ آسان لیپٹَن چاے چیٚن کِہیٖنۍ شُگَر پیشَنٹَس گوٚو لیپٹَن چاے بَنٛد شُگَر پیشَنٹَس چھِ آسان بَڑماز تہِ بنٛد کَرُن کۄکُر تہِ آسان بنٛد کَرُن أمِس ہسا چھُ آسَان نُن چاے چیٚن شُگَر پیشَنٹَس اگر ہَسا زخٕم تہِ لَگہِ سُہ تہِ نَسہَ چھُ سَہَل سَہَل شُگر پیشَنٹَس زخم بَلان کِہیٖنۍ أمِس نسا چھُ ٹوٹل بَنان زخمٕے دیُن شُگر پیشَنٹَس أمِس ہسا چھُ پؠوَان سورُے بنٛد کَرُن بٲدی چیٖز رازما دال ٲلٕو أمِس ہسا چھُ آسان ٹھوٗل کَرٕنۍ بنٛد أمِس چھَ نہٕ آسان پالَکھ کھؠنۍ أمِس چھَ نہٕ آسان رازما دال کھؠنۍ أمِس چھَ نہٕ آسَان یہِ چھۄلہٕ دال کھؠنۍ أمِس ہَسا چھُ مۄنٛگ آسَان کھیوٚن اَل آسَان کھؠنۍ ہاکھ ژیٹہٕ ہاکھ ہَسا چھِ أمِس جادٕ علاج أمِس ہسا چھِ ژیٹہٕ ہاکھ سۭتۍ ہسا چھُ شُگر پیشَنٹ ٹھیٖک روزَان أمِس چھُ پؠوَن شُگَر پیشَنٹَس دیُن یہِ ژیٹہٕ ہاکھ أمِس چھُ آسان دیُن اہا آبَس پؠٹھ ہاکھ رٔنِتھ أمِس چھَ نہٕ ٲلٕو آسان کھٮ۪ن کِہیٖنۍ شُگَر پیشَنٹَس چھِ کھَنٛڈ ژوٚٹ تہِ آسان بنٛد کَرٕنۍ کھَنٛڈٕ چیٖز یُس تہِ چھُ یُس تہِ کھَنٛڈٕ چیٖز چھُ سُہ چھُ آسَان شُگر پیشَنٹَس بنٛد کَرُن أمِس نَسا چھُ آسَان دِیُن کھنٛڈ چیٖز کِہیٖنۍ أمِس ہَسا چھِ آسَان کھنٛڈ چیٖز کَرُن سورُے بنٛد